اَکہِ وَقتہٕ اوسُس بہٕ پَنٛنِس دوستَس سۭتۍ کٲم کَران گَرِ نٮ۪بَر وارِیاہ دوٗر بیٚیِس سِٹیٹَس منٛز تہٕ تَمہِ ساتہٕ آیہِ وارِیاہ ڈِفکَلٹی وارِیاہ پَریشٲنی پیش تِکیٛازِ سُہ دوس میون گوٚو بٮ۪مار وارِیاہ تہٕ پَتہٕ اوس مےٚ تٕہٕنٛز کٲم تہِ پٮ۪وان کَرٕنۍ پانَے ییٚمہِ کِنٮ۪تھ وارِیاہ پرٛابلِمٕز گٔے تہٕ واریاہ اوسُس بہٕ تھکان پَتہٕ اوسُس بہٕ تٔمِس تہِ کِیَر تھاوان تہٕ پَتہٕ نیوٗ مےٚ سُہ ہاسپِٹَل تٔمِس کوٚر مےٚ تَتہِ علاج کَرنومَس تہٕ سُہ گوٚو پَتہٕ ٹھیٖک تہٕ اَمہِ سۭتۍ گٔے پَتہٕ پرابلِم کَم کیٛازکہِ مےٚ کٔر واریاہ محنت اَکھ اوسُس بہٕ پانَے کَران کٲم تٕہٕنٛز کٲم تہِ تہٕ پَتہٕ تَمہِ سۭتۍ گٔے واریاہ مُشکِلات تہٕ پَتہٕ کوٚر مےٚ ییٚلہِ مےٚ تٔمِس کِیَر تھوٚو پَتہٕ نیوٗم پانَس سۭتۍ اوسُس نِوان دۄہَے دے ہاسپِٹَل تہٕ پَتہٕ کوٚر مےٚ سُہ مَسلہٕ حال تٔتھۍ سۭتۍ